تَمہِ سۭتۍ چھِ أسۍ ژوٗر دِوان تہٕ تَمہِ سۭتۍ تہِ چھِ اَکھ لٮ۪ولِنٛگ گژھان تِمَن پوشَن گۄڈَن نِش تہٕ تَمے خٲطرٕ چھِ سُہ یوٗز گَژھان تہٕ تَتھ چھِنہٕ تیُتُے یوت لَگان کیٚنٛہہ واریاہ زیادٕ چیٖز چھِ لَگان مَطلب تِم چھِ آسان پرٛوٚفٮ۪شنَل گاڈنٲرٕس یِم واریاہ زیادٕ ٹوٗل چھِ یوٗز کَران ایز مین بہٕ چھَس صِرف ٹۄگُر یوٗز کَران گاڈنِنٛگ خٲطرٕ